برونٛہہ کالہِ مےٚ چھُ بوٗزمُت پننؠن گرِکؠن نِش یا مےٚ چھُ أرلی چایلڈٕہُڈَس منٛز تھوڑا یاد برونٛہہ کالہِ اوس سانؠن گامَن منٛز زنان مہنی یِم ٲسۍ کَنٛزن منٛز کنٛز ہَسا چھُ اکھ کنیٚو اَکھ چیٖز اَکھ تَتھ اوس بیٚیہِ مُہل لَگان ضرورَت تَمہِ سۭتۍ ٲسۍ یِم ژیٹان ٲسۍ یِم مصالہٕ کَڑان چاہے مرژٕوانٛگَن ٲسۍ یا بَدَل کانٛہہ بٲدِیان اوسا یا تومُل تہِ حظ ٲسۍ تٔتھۍ منٛز مُنان ونکیٚن گوٚو وۄنۍ ایڈوانٕس مِشیٖنٔری گٔے ایٚڈوانٕس مِکسَر گرینڈَر آیہِ اَمہِ سۭتۍ ہَسا گوٚو تِم سُہ کَلچَر سون مۄکلیو وٕنکؠن چھُ ٹایِم بَچاونٕچ کوٗشِش کَران تھرٛوٗ مِشیٖنٕز مِشیٖنو ہٕنٛدۍ ذٔریعہٕ ہسا چھُ ٹایِم بَچان مشیٖنو ذٔریعہٕ چھُ ٹای ٹایم بَچان سون کنٛز ونٛز چھِنہٕ ضرورَت لگان وۄنۍ کیٚنٛہہ حظ